پانٛژھ کٲشِر تٲریخ یِم مےٚ یاد چھِ ترٕٛہ اَگست کُنہٕ وُہ شیٚتھ ترٕٛہ پانٛژھ اَگست کُنہٕ وُہ شیٚتھ ژَتجِی دہ جنؤری کُنہٕ وُہ شیٚتھ نَمَتھ تہٕ اکھ اَگست کُنہٕ وُہ شیٚتھ دہ پانٛژھ اَگست کُنہٕ وُہ شیٚتھ پَنٛژاہ شیٚے اَگست کُنہٕ وُہ شیٚتھ ترٕٛہ